اسلام علیکُم آ اصل پٲٹھۍ تُہۍ چھو ٹھیٖک اۭں اۭں اۭں اچھا أمِس کیاہ پرابلم گٔے اۭں ٹھیٖک حظ چھُ اَدٕ تُہۍ پیٲرۍ زیٚو أتی تہٕ بہٕ واتہٕ یوٗت کال کٔرۍ زیوس کیر ہاں اد حظ ٹھیٖک چھُ ٹھیٖک چھُ